یِتھ کَنہِ سارنٕے چھِ پَتہ زِ ہَر کُنہِ ڈِسٹِرٛکَس أسۍ چاہے کُلگام ڈِسٹِرٛک نِمو أسۍ چاہے گاندَربَل ڈِسٹِرٛک نِمو کۄپوارہ ڈِسٹِرٛک نِمو بارہمولہ ڈِسٹرک نِمو ہر کُنہِ جایہِ چھِ سُہ پَتھ کھۄتہٕ پَتھ ٲسۍ تن سُہ برونٛہہ کھۄتہٕ برونٛہہ ٲسۍ تَن پرنٕچ یُس یہِ فیسلٹی چھِ یہِ چھِ آسان پرٛٮ۪تھ کُنہِ جایہِ مۄیسّر آز کَل تہٕ اگر أسۍ بارہمولہٕچ کَتھ وٕچھو تہٕ یَتھ منٛز چھِ واریاہ زیادٕ اوپَرچونِٹی بَچَن خٲطٕر تھاونہٕ آمٕژ یِتھ کَن أسۍ وٕچھو ییٚتہِ چھِ واریاہ زیادٕ کوچِنٛگ سٮ۪نٹَر تھٲیمٕتۍ پرٛایویٹ سکوٗل تہِ چھِ تہٕ گورمٮ۪نٛٹ سکوٗل تہِ چھِ یِمَن منٛز بَچہِٕ پَنٕنۍ تٲلیٖم حٲصِل کٔرِتھ ہٮ۪کَن اگر أسۍ وٕچھو کہِ یِم بٔڑۍ بٔڑۍ بَچہِ یِمَن بٔہمہِ ہُنٛد چھِ پَرُن آسان یِمَن کوچِنٛگ چھِ آسان کَرٕنۍ تہٕ تِمَن خٲطٕر تہِ چھُ واریاہ زیادٕ کوچِنٛگ سٮ۪نٹَر کھولنہٕ آمٕتۍ یِتھ کَنہٕ أسۍ وٕچھو کاے ہوپ کٕلاسِز کیرَر ہایٹٕس یِم چھِ واریاہ زیادٕ یِم کینٛہہ مشہوٗر مشہوٗر کوچِنٛگ سٮ۪نٹَر چھِ یِم أنٛدۍ پٔکۍ چھِ آمٕتۍ تہٕ کینٛہہ یِم کوچِنٛگ سٮ۪نٹَر یِم أسۍ سرینَگرَس منٛز وٕچھو آکاش تِہِنٛدۍ برانچ چھِ وٕ بارہمولا ڈِسٹرکَس منٛز تہِ آمٕتۍ تہٕ بَچہِ یِمَن پَرُن آسہِ تِم ہٮ۪کَن بَڑٕ آرام سان ییٚتہِ پٔرِتھ بِنا کُنہِ کہِ تِم گژھن بہار یا تٔمۍ گژھن سری نگر تِم ہٮ۪کن بالکُل آرام سان بارہمولاسے منٛز چھِ یِم کوچِنگ آز دٔستِیاب کرنہٕ آمٕتۍ تہٕ أمۍ باوَجوٗد تہِ چھِ گارمٮ۪نٛٹَن واریاہ زیادٕ سِکیٖم تھایمَژٕ واریاہ زیادٕ یِم اَپرچونِٹی تھایمَژٕ بَچَن خٲطرٕ کہِ تِم ہٮ۪کَن پٔرِتھ موبایِل فونو پٮ۪ٹھ تہِ چھِ واریاہ زیادٕ آنلاین کٕلاس آز یِوان دِنہٕ یِم فرٛی چھِ آسان یِم بَڑٕ آرام سان اِنسان گَرِ بِہِتھ پرٛٮ۪تھ کینٛہہ ہیٚکہِ ہیٚچھِتھ